بالکُل اوٚپُن ڈیٚفِکیشَن ہَسا چھِ ٲسمٕژ مےٚ ہَسا بوٗز پنٛنِس فادرَس نِش دوٚپُن کہِ اوٚپُن ڈیٚفِکیشَن ٲسۍ کامَن سٲنِس یَتھ گامَس منٛز تہٕ یِم زَن خلق ٲسۍ تِم ہَسا ٲسۍ کَران چوٗز فیٖلڈٕس یا فاریشٹَن منٛز یا کَنالزَن پیٚٹھ یا سٹریٹزَن پیٚٹھ یِم ہَسا أسۍ کَران یِم چوٗز ڈیٚفِکیشنہٕ خٲطرٕ کیٛازِ تہِ تِمَن دۄہَن نَسا ٲس آسان ٹایلیٹٕس گَرَن منٛز کینٛہہ تہٕ یہِ ہسا اوس اَکھ ٹریٚڈِشنَل کَلچرَل پریٚکٹِس تہٕ وٕنکیٚن چھُ نہٕ سٲنِس گامَس منٛز اوٚپُن ڈیٚفِکیشَن گژھان کینٛہہ یِم زَن اَمِکۍ ڈِس ایٚڈوانٹیجِز چھِ تِم چھِ یِتھ پٲنٛۍ اَمہِ سۭتۍ یُس زَن سون ایٚنوارمیٚنٛٹ چھُ آسان سُہ چھُ گَژھان واریاہ تہِ گَنٛدٕ بیٚیہِ یِم ہَسا چھِ کینٛہہ ہیٚلٕتھ پرٛابلِمٕز چھِ کینٛہہ گژھان اَمہِ سۭتۍ بیٚیہِ چھِ کینٛہہ ڈِزیٖزٕز نِوان جَنَم یَتھ منٛز زَن أسۍ وَنو کولرا چھِ ڈِزیٖز بیاکھ ڈِزیٖز چھِ یَتھ زَن وَنو أسۍ ڈاییریا یِم ہیٚکن اِنسانَس منٛز یِم ڈِزیٖز ؤتھِتھ امہِ وَجہ سۭتۍ اگر ہَسا اوٚپُن ڈیٚفِکیشَن گَژھِ اَتھ چھِ واریاہ تہِ زیادٕ ڈِس ایٚڈوانٹیجِز تہٕ زیادٕ چھِ ہیٚکان یہِ تَمہِ ساتہٕ بیٚیہِ گٔژھِتھ اگر ہَسا یہِ نِیَر واٹَر باڈیٖز گَژھِ ڈیٚفِکیشَن تہٕ یُس زَن یہِ آب چھُ آسان یہِ ہَسا چھُ گَژھن گَنٛدٕ أسۍ چھِ نہٕ پَتہٕ یہِ ہیٚکان چَتھ کینٛہہ تہٕ اَکھ اِنسان چھُ آٹومیٹِکٔلی بیٚمار پیٚوَان تہٕ أمِس اَندَر چھِ کینٛہہ تِم بیٚمارِ نِوَان جَنَم یِم زَن پَتہٕ لا علاج چھِ آسَان